ہٮ۪لو اَسلامُ علیکُم یہِ چھِ حظ یہِ کیب ڈرٛایوَر یُس حظ یہِ گٲڑۍ چھِ چَلاوان یُس حظ مےٚ یہِ آن لاین ٲس بُک کٔرمٕژ اَدٕ تۄہہِ کیٛازِ حظ گوٚو لیٹ بہٕ حظ مےٚ حظ گوٚو واریاہ ٹایم پیٛاران مےٚ اوس أرجَنٛٹ واتُن مےٚ چھُ اَمہِ آیہِ مَجبوٗری حظ ٲسٕم مےٚ حظ اوس تورٕ واریاہ مطلب واریاہ مَجبوٗر چھَس بہٕ وٕنۍکٮ۪نَس زِ مےٚ ٲس کٔرمٕژ گٲڑۍ مےٚ دَپے بہٕ واتہٕ جلدی جلدی اے تھاو حظ وۄنۍ وۄنۍ حظ گوٚو زیادٕ ژیر ہے نہٕ حظ نَہ وۄنۍ حظ گوٚو زیادٕ ژیر وۄنۍ کَتہِ یِیِو تُہۍ وۄنۍ حظ کہِ ژٔٹۍزیو یہِ میون یہِ آرڈَر یُس مےٚ یہِ گٲڑۍ ٲس بُک کٔرمٕژ یُس مےٚ وَنے بہٕ یَتھ منٛز واتہٕ جلدی جلدی تِکیٛازِ مےٚ ٲس واریاہ مَجبوٗری بہٕ ہٮ۪کہٕ ہا تٔتھۍ منٛز وٲتِتھ جلدی تہٕ مگر تُہۍ آو نہٕ وَقتَس پٮ۪ٹھ کِہیٖنۍ نہٕ وۄنۍ حظ ییٖزیو نہٕ کِہیٖنۍ نہٕ تِکیٛازِ تَمہِ ساتہٕ ٲس مےٚ واریاہ مَجبوٗری تہٕ مےٚ کوٚر پَتہٕ بَدَل بہٕ حظ گٔیَس پَتہٕ بایکہِ پٮ۪ٹھٕے تہٕ بہٕ گٔیَس پَتہٕ پَنٛنہِ گاڑِ منٛزٕے ٹھیٖک حظ چھُ اَدٕ کیٛاہ نَہ وۄنۍ حظ ییٖزیو نہٕ وۄنۍ گٔے یہِ مَنسوٗخ تۄہہِ یہِ گٔے کٮ۪نسَل وۄنۍ اَوا ٹھیٖک چھُ اَدٕ حظ بِہِو حظ